میٲنِس علاقَس منٛز یہِ بہٕ سَمجان چھُس یِم بٮ۪مارِ زیادٕ اَہَم چھِ تِم کیٛاہ سا چھِ گژھان مالنیوٗٹِرٛشَن سۭتۍ تٕم کیٛاہ سا چھِ گژھان یُس نہٕ تِمَن بیسِک فیسَلٹیٖز یِم ہَسپَتال بیسِک ایویلیبٕل چھِ تِمَن علاقَن منٛزٕ کینٛہہ یَتھ ایریاہَس منٛز بہٕ چھُس بَسان تَتہِ چھِ بالکل فیسَلٹیٖز البتہ میٛٲنِس ڈِسٹِرٛکَس منٛز چھِ تِم کینٛہہ تہِ ایریا یِم واریاہ بالَس پٮ۪ٹھ جنٛگلَس پٮ۪ٹھ باڈَر ڈِسٹِرٛک چھِ یِوان کَنسِڈَر کَرنہٕ باڈَر علاقَن منٛز بَسان چھِ اگر أسۍ تَتِچ کَتھ کَرو تِمَن کیٛاہ سا چھُنہٕ بیسِک فیسَلٹیٖز ایویلیبٕل کینٛہہ اگر تٕم تَتہِ بٮ۪مار چھِ پٮ۪وان تٕم چھِنہٕ ہٮ۪کان ٹایِمَس پٮ۪ٹھ ہَسپَتال وٲتِتھ تِم ہٮ۪کَن پَنُن علاج کَرنٲوِتھ تِمَن جایَن بیسِک ہیلٕتھ فیسَلٹیٖز ایویلیبٕل کَرناوٕنۍ صاف ترٛیش واتناوٕنۍ چھُ اَکھ مین ریٖزَن ییٚمہِ سۭتۍ بٮ۪مارِ تَتھ علاقَس منٛز پھٲلان چھِ بیٚیہِ چھُ کینٛہہ اَن باڈَر علاقَن منٛز واریاہ غریٖبی ییٚمہِ وَجہ سۭتۍ تِم چھِنہٕ ہٮ۪کان ایفٲٹ کٔرِتھ ہاسپِٹَل واتُن کینٛہہ